آ رٔیٖس صاب تۄہہِ کٔرو اَصل کوسچن بُنیادی طور پر چھِ کٔشیٖر منٛز چھِنہٕ زیادٕ کمپٔنی تہٕ فیٚکٹری کینٛہہ تمہِ کِنۍ چھِ پریویٹ نوکری یۄس چھِ سۄ چھِ میلٕنۍ مُشکِل تہٕ گورمینٹ نوکری چھِ أسۍ سٲری پسنٛد کران تہٕ میٲنۍ گَرِکۍ تہِ چھِ دَپان یہِ چانہِ یہِ چانہِ خٲطرٕ چھُ یِہے گورمینٹ نوکری اَصٕل تہٕ نؠبر چھُس نہٕ بہٕ یژھان گژھُن پانہٕ تہِ کہیٖنۍ تہٕ وۄنۍ چھُس بہٕ یِم ایٚس ایٚس بی اے ایٚگزام اَوے دِوان تِکیازِ اتھ گٔے مےٚ زٕ ترٛےٚ ؤری یہِ تیٲری کران مگر اتہِ چھُ مسلہٕ اتہِ چھِ فراڑ کیس چھِ گژھان پیپر لیٖک چھِ گوٚو چھُ گژھان تہٕ امہِ کِنۍ چھُس بہٕ وۄنۍ أتھۍ کُن رُکِتھ تہٕ وۄنۍ چھُس بہٕ أتھۍ تیٲری کران